السلامُ علیکُم مےٚ حظ بوٗز تۄہہِ چھو سیٚکھ سیٚکھ چھ حظ اَتہِ کینٛہہ یہِ چھِ حظ زٲیِج سیٚکھ کِنہٕ ویٚٹھۍ سیٚکھ چھِ چلو ٹھیٖک حظ چھُ بہٕ حظ دِمہ تیٚلہ پانے نَظر ٹھیٖک حظ ٹھیٖک